یوٚتام سرینگر ڈِسٹرک صحتَس سۭتۍ تعلُق چھُ تھاوان تابل چھِ یِوان کہِ وَنٛنہٕ پوٗرٕ جموں اینٛڈ کشمیٖرَس منٛز چھِ نمبر وَنَس منٛز یِوان سرینگرٕچ ہاسپِٹَلٹی تہٕ ایٚمکۍ ہاسپِٹَل ماننہٕ یِتھ پٲٹھۍ زَن اَتہِ چھِ یِوان وٕچھنہٕ کہِ اَتہِ چھِ ڈور سِٹَپَس پٮ۪ٹھ ہاسپِٹَل تَتھ وَنو أسۍ ڈور سِٹَپٕے کہِ فی اِوری ڈوٚڈ کِلوٗ میٖٹَر پَتہٕ چھِ اَتہِ ہاسپِٹَل آسان اَتہِ چھِ بَڑٕ زَبَردَس ہاسپِٹَل آسان یا تَمہِ باوَجوٗد چھِ کِلنِک تہِ آسان کٲنٛسہِ چھِ آسان موموٗلی دَنٛدَس دود یا نَستہِ دگ یا بَدَل کیٚنٛہہ سُہ نیرِ نٮ۪بَر پانٛژھ پَنٛژاہ شیٹھ میٖٹر چھُ پَکُن تہٕ تٔمِس بَنہِ تٔتی دَوا دُکان تہٕ سُہ ہیٚکہِ دَوا أنِتھ تٔمِس گژھِ فرق یا کوٚمنِٹی ہٮ۪لتھ سیٚنٹَر تہِ چھِ تَتہِ آسان تَتہِ چھِ ہُم کَوسِلِنٛگ کَوسَلَر تہِ آسان تِم چھِ سٲلِم وَنان کہِ کیٛاہ چھِ کَرُن تَتہِ چھِ پرٛوگرام گَژھان دۄہَے دۄہَے تَتہِ پرٛوگرام تہِ گَژھان تِم چھِ وَنان کیٛاہ چھِ کَرُن کیٛاہ پَزِ نہٕ کَرُن ڈِ ڈیلی لایفہِ مَنٛز تَتہِ چھِ اَکھ بوٚڈ سرینگرَس منٛز ہاسپِٹَل اَکھ سِکمٕز چھِ تَتھ وَنان سُہ ہَسا چھُ وٕنۍکٮ۪س اِنڈیاہَس منٛز یِوان مانٛنہٕ تَتہِ چھِ کیٚنٛہہ ٹٮ۪کنالجی کورس تہِ گژھان تِم چھِ یِوان مانٛنہٕ تِم چھِنہٕ بَدَل کُنہِ جایہِ گژھان تَتہِ چھِ تِم تِم سٔرجِری گژھان یِم نہٕ بیٚیہِ أسۍ وَنو کہِ اِنڈیاہَس منٛز چھِنہٕ کُنے جایہِ گژھان یوٚتام سِکمٕزُک تعلُق چھُ تور چھِ نیٚبرِم تام یِوان پیشَنٛٹ علاج کَرنہِ تِکیٛازِ نیٚبرٕ چھِنہٕ تِمَن علاج گَژھان کِہیٖنۍ تہٕ سِکِمٕزٕے چھُ مےٚ باسان جموں اینٛڈ کَشمیٖرَس منٛز سُہ اَکھ اَصٕل ہاسپِٹَل ییٚتہِ پرٛٮ۪تھ دٲدِس علاج چھِ تہٕ اَتہِ وٕچھو أسۍ کہِ ییٚلہِ کووِڈ ناینٹیٖن گوٚو زٕ ساس تہٕ کُنوُہَس منٛز گوٚو سُہ تَمہِ ساتہٕ آیہِ کیٚنٛہہ پرٛیمری سُکوٗل یا باقٕے سُکوٗل چھِ تِم آیہِ کَنوٲٹ کَرنہٕ کارَنٹین سٮ۪نٹرن منٛز وارِیاہ ٲسۍ نیٚبرِم ٲسۍ فار اٮ۪گزامپٕل اگر وٕچھو کہِ وارِیاہ مُلٲزِم تہِ ٲس یور تِمن گوٚو کووِڈ یا تِمَن ٲسۍ سِمٹَمٕز تِمَن کٔرِکھ کٲم تِم تھٲیِکھ اِمنٕے کوٚمنِٹی سٮ۪نٹَرن منٛز ہالَن منٛز یا کوٚمنِٹی سٮ۪نٹَرن منٛز یا ہَتا کہِ سُکوٗل تام بَنٲیِکھ یِمو یا کیٚنٛہہ بَدَل سٮ۪نٹَر ٲسۍ یِم نہٕ یِمن نہٕ تمہِ ساتہٕ کٲم ٲس کِہیٖنۍ تِم کٔرِکھ بٮ۪نٛکَن منٛز کوٚرُکھ اَلَگ سِٹاف اٮ۪مپلاے یِم کووِڈ ٹٮ۪سٹ ٲسۍ کَران یا باقٕے ٲسۍ کَران بیٚیہِ یوتام أسۍ وٕچھو کہِ سرینگر ڈِسٹرک یہِ چھُ وٕنۍکٮ۪س یِوان ہَب مانٛنہٕ کَشمیٖرُک ہب اِن دَ سٮ۪نٕس کہِ أسۍ وَنو یِتھ پٲٹھۍ اَتِکۍ نزدیٖک پیٖپٕل چھِ لگ بگ چھِ اَتہِ سٲلِم پٔرۍوٕنۍ آسان یِم تہِ اَتِکۍ لوٗکھ چھِ تِم چھِ پٔروٕنۍ آسان تہٕ بیٚیہِ چھِنہٕ مےٚ باسان کُنِچ پہ پَرگی کہِ ییٚمہِ سۭتۍ اَتہِ نفر گَژھِ بٮ۪مار تہِ سُہ ہیٚکہِ نہٕ ٹھیٖک گٔژھِتھ کِہیٖنۍ فی کانٛہہ فی ٹوٹَل بہٕ وَنہٕ کہِ یِتھ پٲٹھۍ کہِ سُہ چھُنہٕ کانٛہہ چیٖزٕے یُس نہٕ سرینگر ڈِسٹرکَس منٛز ایویلیبل چھِ سُہ یہِ چھِنہٕ ہٮ۪لتھَس سۭتۍ وَنہٕ نہٕ بہٕ کیٚنٛہہ ہٮ۪لتھٕے یوت فار اٮ۪گزامپٕل اَتہِ چھِ ہٮ۪لتھٕچ ایویلیبٕلٹی تہٕ بہٕ چھُس وَنان اَتہِ چھُ سٲلِم یہِ نہ آل اُوَر چھِ اَتہِ فُل اٮ۪فٲڈیبٕل تہٕ اَصٕل پرٛایسَس پٮ۪ٹھ یِتھ پٲٹھۍ سِکمٕز اَگَر أسۍ گَژھان چھِ ٹوٹَل چِٹھۍ پٮ۪وان کَڑٕنۍ دَوا تہِ چھِ تورَے دِوان یا باقٕے چیٖز یِتھ پٲٹھۍ چھِ اَتہِ اِنفرٛاسٕٹرٛکچر تَتھ تیوٗتاہ بوٚڈ لگ بگ چھِ سُہ پَنٛژاہ شیٹھَن کنالَن پٮ۪ٹھ پھٔہلہِ سِکمٕز ییٖژاہ چھِ تور آبٲدی آسان پیشنٛٹن ہٕنٛز کہِ مےٚ چھُنہٕ باسان باقیَن ڈِسٹرکَن منٛز کیٛاہ آسہِ تیٖژاہ آبٲدی ٹوٹَل گوٚو یہِ چھُ حالات اَتہِ باقٕے بیٚیہِ چھِنہٕ کِہیٖنۍ تہٕ سرینَگَر چھِ بٔڑھیا ڈسٹرک